آ مےٚ ہَسا کرے مےٚ ہَسا اوس فرٛٮ۪نٛڈ اَکھ سُہ ہَسا اوس ڈِسٹِرٛک بارہمولاہَس منٛز روزان تَتھ اوس ٹاونَس ناو سوپور یُس ہَسا تِہُںٛد ڈایلٮ۪کٹ چھُ کَتھ کَرنُک طریٖقہٕ چھُ سُہ ہَسا چھِ سانہِ کھۄتہٕ واریاہ ڈِفرَنٛٹ فار اٮ۪کزامپٕل أسۍ چھِ وَنان چاے ہَسا ژٔج نیٖرِتھ تِم چھِ وَنان أسۍ چھِ وَنان چایہِ آیہِ گرٮ۪کھ تِم چھِ وَنان چاے ژٔج چاے ژٔج یا بیٚیہِ ہَسا چھِ تِم کَتھ کران واریاہ نا بیٚیِس اٮ۪کسٮ۪نٛٹَس منٛز چون ڈایلٮ۪کٹ چھُ الگ تہٕ مےٚ ہَسا چھِ استعمال کوٚرمٕژ واریاہ لَٹہِ تِہُںٛد ڈایلٮ۪کٹ پنٛنِس یہِ ہَسا یہِ ریٖجنَس منٛز پنٛنِس ایریاہَس منٛز مگر ییٚتہِ نہ سا آو نہٕ سُہ ایریا سُہ ڈایلٮ۪کٹ کٲ کٲنٛسے سمٕجھ تِم ہَسا چھِ مےٚ تورٕ وَنان ہے ژٕ چھُکھ اَز بنیوومُت سوپورُک تہٕ ییٚتہِ ہَسا چھِ واریاہ ڈایلٮ۪کٹ پنٛنِس یَتھ کشمیٖرَس منٛز سٲنِس بولان سرینگرس چھُ اَکھ ڈایلٮ۪کٹ بارہمولاہَس چھُ اَکھ ڈایلٮ۪کٹ ڈِسٹِرٛک پُلوٲمِس چھِ الگ ڈایلٮ۪کٹ پَنُن پَنُن ڈایلٮ۪کٹ ہَسا چھُ پرٛٮ۪تھ کُنہِ ایریاہَس أڑۍ ہَسا چھِ مثال کینٛہہ وٲڈٕس وَنان اَکہِ اٮ۪نٛگلہٕ بیٛاکھ ڈایلٮ۪کٹ یُس بیٚیِس رِجنَس منٛز روزان سُہ چھُ وَنان بیٚیہِ اٮ۪نٛگلہٕ أسۍ ہَسا چھِ وَنان فار اٮ۪کزامپٕل ییٚمہِ سۭتۍ حظ ییٚمہِ سۭتۍ أسۍ زٔمیٖن کھَنو أسۍ چھِ وَنان تَتھ ٹۄنٛگُر یُس ہَسا بیٛاکھ یہِ چھِ بیٛاکھ ایریا چھِ تِم چھِ وَنان تَتھ دٲج یا أسۍ ہَسا چھِ وَنان یہِ ہَسا یۄس واچ چھِ یا گٔرۍ چھِ أسۍ چھِ وَنان تَتھ گٔڑۍ سرینگرٕکۍ چھِ وَنان گٔر أسۍ ہَسا چھِ وَنان یُس ہارٕس چھِ أسۍ چھِ وَنان تٔمِس گُڈ یِم ہَسا یہِ ہَسا یہِ سرینگر چھِ تِم چھِ وَنان تٔمِس گُر تہٕ یِمَے یِمَے ڈایلٮ۪کٹ ہَسا چھِ واریاہ یِم چھِ الگ الگ وٲڈٕس کَران استعمال تہٕ میٖنِنٛگ چھِ آسان تَتھ سیم مگر تِم چھِ آسان وَننَس منٛز چھِ آسان تِمَن تھوڑا فرق الگ الگ